اسہِ ہسا چھُ گورمنٛٹ واریاہ ہیٚلپ کران سُپوٹنگ منٛز کیاز امہِ سۭتۍ چھُ سون ایریا ڈیٚولپ گژھان کیاز واریاہ چھِ مطلب تِم بچہِ یِم کٲشر بچہِ چھِ آی پی اٮ۪لس منٛز گنٛدان کیاز تِمن ملیو سپورٹ این جی او وٲلۍ تھروٗ این جی او تِکیازِ اسہِ چھُ گورمنٛٹ اورے کِٹس چھ سوران یِم والی بال چھُ سوزان نیٚٹ چھُ سوزان اس لیے سانٮ۪ن بچن اۭں بڑے دلچسپی تِم چھِ وۄنۍ مطلب پٕلییِنٛگ سکول چھُ اتہِ چھُ یِمن مطلب ہیٚچھناوان تِتھ پٲٹھۍ وُنکینس چھِ سٲری مول موج سکول یِتھ یِمن ہیٚوان امہِ خٲطرٕ پیٚوان أکِس دۄن گھنٹن پریکٹس کرنہٕ خٲطرٕ سوزان کیاز وۄنۍ بڑیٚو سارنٕے یہِ بڑے دلچسپی اسہِ ہسا چھِ واریاہ زیادٕ سپورٹ کران تہٕ سٲنۍ بچہِ تہِ چھ یتھ پٲٹھۍ آباد گژھان کیازٕ سٲنِس یتھ کشمیٖرس منٛز چھِ وۄنۍ واریاہ بچہِ تِم یِم آی پی اٮ۪ل گنٛدان چھِ یِم چھِ اسہِ واریاہ زیادٕ سپورٹ کران